مےٚ تہِ چھُ کوٚرمُت اَکہِ لَٹہِ پاٹِسِپیٹ حِصہٕ نِمُت چھُ مےٚ یِمَن لانٛگ ڈِسٹٮ۪نٕس ریسہِ منٛز اَکہِ لَٹہِ یا مٮ۪رَتھان چھِس وَنان تَتھ خٲطرٕ یہِ سُہ اوس اَسہِ سانہِ سُکوٗلَن مُنعقد کوٚرمُت اَکھ لانٛگ ڈِسٹٮ۪نٕس ریس یَتھ منٛز واریاہ سُکوٗل ٲسۍ بیٚیہِ تہِ حِصہٕ نِوان واریاہَن سُکوٗلَن ہٕنٛدۍ شُرۍ ٲسۍ حِصہٕ نِوان تہٕ کَمپٕٹِشَن اوس تَتھ منٛز واریاہ زیادٕ تَتھ خٲطرٕ گوس بہٕ زٕ رٮ۪تھ برٛونٛٹھ اوسُس بہٕ پرٛٮ۪پریشَن کَران تَتھ خٲطرٕ بیٚیہِ یُس مےٚ جِمُک اوس ٹرٛینَر تٔمۍ تہِ کٔر مےٚ تَتھ منٛز واریاہ زیادٕ مَدتھ تَتھ وۄنۍ خٲطرٕ پرٛیٚپیَر کرنہٕ خٲطرٕ سُہ ریس تَتھ خٲطرٕ اوسُس بہٕ صُبحٲے گۄڈٕنٮ۪تھ وَتھان واریاہ سُلی اوسُس بہٕ وَتھان تہٕ پَتہٕ اوسُس بہٕ دۄن ترٛٮ۪ن گھنٛٹَن لَگ بَگ دَونَس پرٛٮ۪کٹِس کَران تہٕ بیٚیہِ اوسُس بہٕ یژھان زیادٕ کھۄتہٕ زیادٕ یوٗتاہ بہٕ دٔوِتھ ہٮ۪کہٕ ہا تیوٗتاہ اوسُس بہٕ کَران تہٕ شامَس تہِ اوسُس بہٕ تَتھ پٮ۪ٹھ واریاہ زیادٕ دھیان دِوان تہٕ تَتھ پَتہٕ ریسہِ دوران روٗز میون اٮ۪کٕسپیٖریَنٕس واریاہ اَصٕل کہِ تَتھ دوران ہیٚچھ مےٚ واریاہ زیادٕ چیٖز یِتھ پٲٹھۍ تَمہِ سۭتۍ چھُ اَکھ اِنسان تہِ بیٚیہِ اَمہِ دَونہٕ سۭتۍ ماٹِویٹٕڈ روزان تٔمِس چھُ دٮ۪ماغ تہِ روزان اَصٕل صحت تہِ تٔمۍ سُنٛد اَصٕل روزان تہٕ یہِ چھِ واریاہ زیادٕ یہِ چھِ اَکھ واریاہ زیادٕ اَصٕل کٲم یہِ پَزِ ہَر أکۍ پرٛٮ۪تھ کٲنٛسہِ اِنسانَس کَرُن تَے تَمہِ سۭتۍ روزِ سُہ صحت صحت منٛد تہٕ دٮ۪ماغ تہِ روزِ تٔمِس اَصٕل تہٕ دِل دِل و دٮ۪ماغ دۄنؤے روزنَس خوش